اَسَلام علیکُم وعلیکُم اسَلام ٹھیٖک ٹھیٖک چھُوا آ آ بِلکُل بِلکُل ؤنِو تُہۍ کٕم چھِو مےٚ حظ بۄچھِ لَگان اچھا ٹھیٖک تہٕ تُہۍ ؤنِو مےٚ یہِ کیٛاہ چھِ اَتھ وَنان تُہۍ چھِوا برٛیک فاسٹَس منٛز کیٛاہ چھِو تُہۍ کھیٚوان صُبحٕے مَطلَب اَمیُک صُبحُک سُے چھِ اَسہِ سُہ پرٛابلِم کہِ أسۍ چھِ تِم چیٖز کھیٚوان یُس اَسہِ میٛادَس چھ گالان تہٕ بہٕ وَنہو تۅہہِ اَکھ چیٖز آ گۄڈنیٚتھٕے چھِ اَسۍ کھیٚن چیٚن کِس ماملاتَن منٛز کَرن پانسٕے پرٛابلِم کیٛاز یِہےَ نُن چاے اَتھ منٛز چھِ سوڈَر آسان یِم یِم چیٖز چھِ اَسہِ کَران پرٛابلِم تہٕ تمہِ علاوٕ چھِ آ تُہۍ ؤنِو مےٚ آ اَپٲرۍ کِنۍ تِم پکان چھِ آسان یا مطلب چاے چیٚتھ یا سا یہِ اُلٹی ما چھَو باسان تَمہِ وِزِ اچھا یہِ کیٛاہ چھِ اَتھ وَنان یُس اسہِ یہِ یوٗنٲنی عٮ۪لاج چھُ تَمہِ خٲطرٕ تُہۍ گٔیوٕ کُنہِ ساتن أمِس ڈاکٹَرَس اچھا ٹھیٖک ٹھیٖک تُہۍ کٔرِو کٲم تُہۍ أنِو کَلونٛجی ہیٚلو آ کَلونٛجی ترٛٲوِو تٔتِس آبَس منٛز سۅ چیٚیِو تُہۍ فِلحال کیٚنٛژھَن دۅہَن تام پَتہٕ دۅیہِ آ فِلحال کھیٚیِو تُہۍ کَلونٛجی کیٚنٛژھَن دۅہَن تُہۍ کٔرِو بیٚیہِ دِموو بہٕ تۅہہِ چاٹ اَکھ سُہ کَرٕہوو بہٕ تۅہہِ وَٹس ایٚپ